أسۍ چھِ واریاہ غیر مُلکی مَسال یوٗز کَران کانٛہہ ریسِپی بَناونَس منٛز کیٚنٛہہ سِیُن بَناونَس منٛز چھِ أسۍ واریاہ غیر مُلکی مَسال یوٗز کَران تِمن منٛز چھِ اَکھ بٕلیک گارلِک یُس أسۍ خاص کر سینٛڈوِچَس منٛز چھِ یوٗز کَران بیٚیہِ چھ ایچ ٹی پیسٹ یُس أسۍ پالَک بَناونَس منٛز چھِ یوٗز کَرن بیٚیہِ چھ بیاکھ گوچوٗجینٛگ یِم خاص مَسال چھِ أسۍ یوٗز کَران سِیُن بَناونَس منٛز گوچوٗگینٛگ چھِ أسۍ کَرن دالہِ منٛز اِستِمال یِم چھِ کیٚنٛہہ خاص غیر مُلکی مسال یِم أسۍ کیٚنٛہہ سِیُن بناونَس منٛز اِستِمال چھِ کَران